وعیکُم اَسلام آ جِناب تُہۍ کٕم کٕم حظ چھُو ؤنِو فرمٲوِو

اَتھ اَتھ چھُ یا ہیٚککھ ژٕ سیٖوَل ڈیفامیشن کٔرِتھ یا ہیٚکِو کریمینل ڈیفامیشن کٔرِتھ سیٖوِل ڈیفامیشن منٛز ترن کمپنسیٚشن کریمینل ڈیفایمیشن منٛز لگہِ تٔمِس سزا اَپ ٹُو زٕ ؤرۍ تُہۍ ؤنِو تۅہہِ کوٚس کاروٲیی چھَو کرٕنۍ تۄہہِ چھَوا کریمینل تُہۍ چھُوا یژھان کمپینسیشن کِنہٕ تُہۍ چھُو جیل یژھان تٔمِس سوزُن یہِ چھُو تۄہہِ پیٚٹھ ڈِپنٛڈ کران تُہۍ ہیٚکِو دۄشوَے تہِ کٔرِتھ تُہۍ ہیٚکِو دۄشوَے تہِ کٔرِتھ بیٚیہِ ہیٚکِو دۄشوَے تہِ کٔرِتھ ٹونٹی فوٗر ہنٛڈرڈ سیون کریمینل کٔرِو پرٛوسیٖڈ آ کریمنل ڈسٹرکٹ کورٹ کمپلیکس مومِن آباد مٔنٛزِلس نِش کیٚنٛہہ پروٲے چھُنہٕ کیٚنٛہہ پروٲے